ہیٚلو وعلیکُم اَسلام آ آ تُہۍ کٕم حظ چھُو اچھا اچھا تُہۍ چھُو حظ تُہۍ چھُو حظ سکوٗل پیٚٹھ یہِ چھِ حظ زیادٕ بیٚمار یہِ چھِ حظ زیادٕ بیٚمار تُہۍ ہیٚکِو نا تُہۍ ہیٚکِو نا حظ بہٕ بہٕ چھُس وُنکیٚس ڈِیوٹی پیٚٹھ تُہۍ ہیٚکِو نا یہِ نِتھ بہٕ چھُس ڈِیوٹی پیٚٹھ وُنکیٚس تُہۍ ہیٚکِو نا یہِ نِتھ

اچھا تُہۍ تُہۍ کٔرِو کٲم توتہِ دِیو تٔمِس تانۍ اگر دَگ وَگ چھَس تھوڑا پین کِلٕر دِیوس بہٕ سوزٕن أمِس وُنی کانٛہہ نَفر نتہٕ اگر تۄہہِ گَژھِو پاسِبُل تہٕ تُہۍ برِوُن تیٚلہِ یہِ گاڑِ واڑِ تۄہہِ آسوٕ سکوٗلٕچ گٲڑۍ تُہۍ وٲتِو واتنایوُن یہِ بہٕ تہِ واتہٕ اِیٖتِس کالَس ہاسپِٹل

تُہۍ تُہۍ ہیٚکوا حظ مےٚ وُنکیٚس أمِس سۭتۍ کَتھ کرنٲوِتھ کِنہٕ نہٕ گوٚو حظ دوا کیٚنٛہہ کیٚنٛہہ دِتووس توٕ تۄہہِ دوا فوٚل یِم تۄہہِ اَتہِ چھُو آسان توتہِ مین چیٖز کیٚنٛہہ ویٚنٛہہ ٹھیٖک وُچھ حظ بہٕ چھُس بہٕ چھُس بہٕ حظ چھُس وُنکیٚس پانہٕ تۄہہِ حظ چھَو تۄہہِ حظ چھَو پَیی مےٚ چھِ آسان گٔنٛڈِتھ ڈِیوٹی مےٚ چھِ ژورَن تانۍ برابر ڈِیوٹی بہٕ ہیٚکہٕ نہٕ ییٚتہِ ڈٔلِتھ تہِ کِہِیٖنٛۍ تِمہٕ تِمہٕ حظ چھِ تِم حظ چھِ وُنکیٚس سٲلِم ڈِیوٹی پیٚٹھ سُے حظ چھُ مسلہٕ اگر حظ تۄہہِ کیٚنٛہہ پاسِبُل اگر تُہۍ پانٕے گٔژِھو بہٕ کٔرہو تۄہہِ وُنِی ایٚکاونٛٹٕس پیٚمیٚنٹ أمِس کیٛاہ دوا ووا أنِو أمِس پتہٕ کھالَن بہٕ یہِ ژورِ بجہِ پتہٕ بہٕ وسہٕ بہٕ وَسہٕ ڈَیریکٹ گۄڈٕ اوٗرۍ اَمہِ پتہٕ تُہۍ کٔرہوٗن یہِ بہٕ کرَن پتہٕ یہِ پِک اَپ وُ وُچھ حظ نہٕ وُ وُچھُو حظ وُچھُو حظ بہٕ بہٕ حظ بہٕ حظ کرٕ یہِ کیٛاہ وُنی صاحبَس سۭتۍ کَتھ اگر بہٕ یٔمۍ یلہٕ ترٛوونَس اَسہِ حظ چھِ اَصلی اَسہِ چھِ گٔنٛڈِتھ آسان ڈِیوٹی ژورِ بجہِ برٛونٛہہ ہیٚکو نہٕ أسۍ نیٖرِتھ کِہیٖنٛۍ یا چھِنہٕ اَسہِ صُبحٲے پیٚوان ڈِیوٹی یُن نہٕ وُچھِو حظ اگر تۄہہِ پاسِبُل گَژھِو نا تُہۍ وُچھِو حظ أمِس یہِ ما آسہِ نہَ نہَ نہَ یلہٕ نہٕ حظ ترٛٲوزِہوٗن نہٕ أمِس تھٲوزیٚو تۄتہِ تھٲوزہوٗن أمِس کانٛہہ سۭتۍ یلہِ ترٛٲوزِہوٗن نہٕ یہِ کیٚنٛہہ بہٕ بہٕ حظ کرٕ کوٗشِش یہِ کیٛاہ بہٕ کرٕ صاحبَس سۭتۍ کَتھ اگر بہٕ أمۍ یلہٕ ترٛوونَس بہٕ کرو تۄہہِ یہِ کیٛاہ زٕ مِنٹ گٔژِتھ کرو بہٕ تۄہہِ فون واپس اگر بہٕ أمۍ یلہٕ ترٛوونَس گوٚو ٹھیٖک اگر نہٕ تیٚلہِ حظ کرو بہٕ تۄہہِ ایس ایم ایس بہٕ سوزَن گریُک کانٛہہ تہٕ تُہۍ نِیو سُہ نِیہِ أمِس ڈاکٹرس اَدٕ حظ اَدٕ حظ سلام حظ